اَلسلامُ علیکُم سَر سَر ٹھیٖک چھُوا اَہَن حَظ شُکُر حَظ خۄدا صٲبَس کُن ٹھیٖک حظ چھُ سَر سَر أسۍ چھِ یِتھ پٲٹھۍ حظ ہِلال حظ چھِ ہِلال علی ناو سَر یہِ تۄہہِ چھُو حظ یہِ مٮ۪نٹَل ہٮ۪لٕتھ کونٛسٕلَر اَسہِ اوس تھوڑا کونٛسٕلِنٛگ حظ ضوٚرَتھ مٮ۪نٹَل ہٮ۪لتھَس رِلیٹِڈ سَر سَر مےٚ ؤنۍتو حظ اَکھ کَتھٕ مطلب آز کَل یۄس جَنریشَن چھِ مطلب حظ خاص کَر ٹیٖنیج جَنریشَن حظ تہٕ بہٕ چھُس پان بہٕ چھُس ٹیٖنیجی سَر اَسہِ ؤنۍتو سَر مطلب اَتھ مطلب کُمو کُمو چیٖزو سۭتۍ چھِ ہٮ۪کَن یہِ مٮ۪نٛٹَل ہٮ۪لٕتھ مطلب ڈِس آڈرٕز یِم حظ آز کَل گَژھن چھِ زیاد تَر بَچَن منٛز حظ سَر تہٕ بیٚیہِ ؤنِو حظ سَر مطلب کیٛاہ حظ سَر سَر أسۍ چھِ سٮ۪وَنٹیٖن یٲرٕز سَر سداہ وُہر چھِ سَر تہٕ بیٚیہِ ؤنِو سَر اَسہِ کہِ مطلب أسۍ کِتھ پٲٹھۍ ہٮ۪کو أسۍ یِمَن سۭتۍ کوٗپ اَپ کٔرِتھ حظ سَر اَہَن حظ سَر اَہَن حظ سَر بِلکُل حظ دِ ٹھیٖک حظ چھُ سَر ٹھیٖک حظ سَر ٹھیٖک حظ چھِ سَر یہِ ٹھیٖک حظ سَر اۭں ٹھیٖک حظ سَر

کِہیٖنۍ حظ سَر ٹھیٖک حظ سَر

ٹھیٖک حظ سَر اَہَن حظ سَر ٹھیٖک حظ چھُ سَر اَہَن حظ ٹھیٖک حظ سَر اَہَن حظ سَر اَہَن حظ سَر ٹھیٖک حظ چھِ اَہَن حظ سَر بِلکُل حظ

بَنان ہہ ٹھیٖک حظ صحیح سَر ٹھیٖک حظ چھُ سَر اَہَن حظ سَر اَہَن حظ سَر اَہَن حظ اۭں اَہَن حظ سَر ٹھیٖک اَہَن حظ سَر اۭں بِلکُل حظ سَر ٹھیٖک حظ چھُ

ٹھیٖک حظ چھُ اَہَن حظ سَر ٹھیٖک حظ چھُ کِہیٖنۍ تہِ ٹھیٖک حظ چھُ سَر ٹھیٖک ٹھیٖک حظ چھُ سَر ٹھیٖک ہہ ٹھیٖک حظ چھِ شُکرِیہ سَر بیٚہہ حظ بیٚہہ حظ رۄبَس حَوال